وٕچھو حظ یاثر صٲب اَسہِ چھِ اَسہِ مُسلمانَن واریاہ فیسٹِوَل مطلب عیٖد چھِ عیٖدالاضحی چھِ عیٖدالفِطر چھِ یِوان مَناونہٕ ریٖسَنٛٹلی منٲو أسۍ عیٖدِ مِلادُن نبی صلی اللہ علیہِ وسلم اَمیُک مویہِ مُقدس چھُ سٲنِس گامس منٛز تہٕ یور چھِ یِوان واریاہ زیادٕ مطلب یِم واریاہ گام چھِ أنٛدۍ پٔکۍ یتھ سٲنِس علاق یِم تہِ چھِ یِوان یور مطلب دیٖدار کرنہِ تہٕ باقٕے یُس اورٕ یژھِ تہٕ پَژھِ سان مطلب اللہ تعالیٰ رحم کران تہٕ تِہنٛدے پاسہٕ چھُ مطلب اسہِ تہِ کران رحم سارنٕے کران رحم تہٕ بَس